اَسَلامُ علیکُم تُہۍ چھُو حظ ہینٛگ آوُٹ ریسٹورینٛٹ پٮ۪ٹھ اہَن حظ آ اَسہِ حظ اوس بۄچھِ لٔجمٕژ تہٕ اَسہِ دوٚپ أسۍ کَرو تُہٕنٛد ریسٹورینٛٹ پٮ۪ٹھ کینٛہہ غذا آرڈر آ اَسہِ حظ ٲس بِریانی منٛگناوٕنۍ بیٚیہِ اوس اَسہِ بَٹَر چِکَن منٛگناوُن بیٚیہِ اوس اَسہِ تندوٗر کۄکُر منٛگناوُن اہَن حظ بیٚیہِ اوس تَتھ سۭتۍ تھوڑا علاو پَہنَس چَٹنی منٛگناوٕنۍ بیٚیہِ تَتھ سۭتۍ مرژٕوانٛگَن دار چَٹنی منٛگناوٕنۍ اہَن حظ آ أسۍ ٲسۍ گَرِ حظ تھوڑا آوٕرۍ تہٕ امہِ کِنۍ آو نہٕ ٹایِم رَننَس کینٛہہ وۄنۍ سوٗنٛچ اَسہِ أسۍ کَرو تَہَنٛدِ ریسٹورنٛٹ پٮ۪ٹھ آرڈر اہَن حظ آ تُہۍ دی یِو حظ اَسہِ یِمَن غذہَن منٛز کینٛہہ ڈِسکاوُنٛٹ کینٛہہ کٔمی گژھیٛا امہِ کِس قۭمتَس منٛز اگر حظ تُہۍ اَسہِ اَصٕل کٔمی کٔرِو یِمَن غذہَن منٛز تیٚلہِ منٛگناوَو أسۍ بیٚیہِ اَکھ زٕ سِنۍ ٹھیٖک حظ چھِ تُہۍ بہٕ دِمو تۄہہِ ایڈریس آ یہِ چھِ واتناوُن حظ ایشٹینگوٗ ایشٹینگوٗ یُس جامع مسجِد چھِ تَتیٚن چھِ یہِ کھٮ۪ن واتناوُن تہٕ کوٗتاہ ٹایِم لَگہِ تۄہہِ یہِ واتناونَس یور تانۍ ٹھیٖک چھُ أسۍ پیارو توٚتام اَسہِ چھِ بوٗزمُت تٔہٕنٛدِ ریسٹورَنٛٹُک غذا چھِ آسان واریاہ اَصٕل تہٕ واریاہ بہتریٖن تمی موٗجوٗب کوٚر اَسہِ تۄہی فون تہٕ اَسہِ دوٚپ أسۍ تہِ منٛگناوَو پَنُن غذا اَتی چلو شُکریہ اَسَلامُ علیکُم